مےٚ چھےٚ پَنٕنۍ بیٚنہِ أسۍ چھِ زٕ بیٚنہِ خۄدایَس حَوالہٕ مگر اَسہِ چھُ توٗتاہ لَگاو پانہٕ ؤنۍ أتہِ اَگَر أسۍ لَڑٲے تہِ ژَوٚو نہٕ أسۍ روزو أتہِ سۭتۍ تہِ اَسہِ چھنہٕ زیادٕ مطلب الگ الگ چھِنہٕ أسۍ کینٛہہ الگ الگ کیاہ چھِ وۄنۍ تہٕ کُنہِ وِزِ اگرے میون پَلو آسہِ سۄ لاگہِ بہٕ وَننہٕ تٔمِس زٕہٕنۍ تہِ کینٛہہ ژٕ کیازِ لوگُتھ ہاں اگر صلح ٲس بہٕ لاگہٕ تٔمۍ سُنٛد پَلو سۄ وَنہِ مےٚ البتہ ژٕ کیازِ چھَکھ لاگان میٛٲنۍ پَلو مگر بیٚنہِ آسُن چھُ سؠٹھاہ فٲیدٕ کیٛازِکہِ کُنہِ وِز چھِ آسان کینٛہہ تہِ بیٚنہِ چھِ بیٚنہِ یِوان بَکار اَصٕل شُکُر خۄدایَس کُن کوٚر مےٚ چھِ بیٚنہِ اَکھ تہِ أسۍ چھِ دُکہِ ہٕنٛز بیٚنہِ اَسہِ چھِ اَصٕل پانہٕ ؤنۍ برابٔدی